آ بہٕ وَنہٕ ژےٚ پنٛنہِ فیملی مُتعلِق میانہِ فیملی منٛز چھِ أسۍ پانٛژھ بٲژ روزان میانہِ فیملی ہنُد ہیڈ چھُ میون فادَر ییٚمِس زَن ناو چھُ نسار احمد سُہ چھُ اگرکلچرس سۭتۍ وابستہٕ تہٕ بییہِ چھُ سُہ گرِچ کٲم تہِ کران تہٕ تمہِ سنٛز عُمر چھِ لگ بگ پنژاہ ؤری تَمہِ پتہٕ چھِ میٲنۍ مدر ییٚمِس زن زینا ناو چھُ یۄس زن گرِچہِ کامہِ سۭتۍ سۭتۍ باگٕچ کٲم تہِ چھِ کران تہٕ أمۍ سنٛز عُمر چھِ لگ بگ پانٛژتاجۍ ؤری تمہِ پتہٕ چھُ میون بوٚڑ بردر ییٚمِس زن ناو چھُ اشفاق سُہ چھُ پران تہٕ پرنس سۭتۍ سۭتۍ پریویٹ جاب تہِ کران تہٕ أمۍ سنٛز عُمر چھِ ترٕٛہ ؤری امہِ پتہٕ چھُ بیاکھ برٛدر یُس زَن پران چھُ تہٕ پرنَس سۭتۍ سۭتۍ گرِچ کٲم تہِ کران تہٕ أمۍ سنٛز عُمر چھِ لگ بگ شیٚتوُہ ؤری تہٕ امہِ سُند ناو چھُ شاکِر احمد سارِوٕے کھۄتہٕ لۄکُٹ چھُس بہٕ بہٕ تہِ چھُس پران تہٕ میون ناو چھُ راسِک تہِ میٲنۍ عُمر چھِ اکہٕ وُہ ؤری